اَز یِم فارٕم چھِ ییٚتہِ چھُ گُپن فارٕم تہِ تہٕ تیٖر فارٕم تہِ تِمن یُس سُہ ویٚسٹہٕ چھُ نیران یِتھٕ پٲٹھٮ۪ن زٕ گُہہ چھُکھ نیران ہُمن چھِ نیران مٮ۪نٛگن تِم چھِ کَران کٲم تِم چھُ سُہ تھاوان تِم چھِ سُہ تِمن کَڈن تہٕ تھاون چھِ تِمن نٮ۪بر کُن بٔنِس تہٕ پتہٕ چھِ یُتھِے یہِ یِم أسۍ چھِ گَژھان مطلب گرٛیٖسۍ چھ گَژھان پتہٕ چھِ أسۍ گَژھان تور أسۍ چھِ تِمن دَپان اَسہِ دِیِو گُہہ یہِ ہٮ۪تھ چھِ أسۍ پتہٕ تِمن ہٮ۪وان گُہہ بیٚیہِ چھِ ہٮ۪وان مٮ۪نٛگن تِم چھِ دِوان اَسہِ ترٛٮ۪ن ساسن گُہہِ ٹرکٹر ژورن ساسن دِوان مٮ۪نٛگن ٹرکٹر أسۍ چھِ اَنان پتہٕ تِم پٲنٛژ شےٚ ٹرکٹر تہٕ پتہٕ چھِ أسۍ ترٛاوان باغن باغن چھِ یِتھٕ پٲٹھٮ۪ن زِ ترٛاوان أسۍ چھِ ترٛاوان ژوٗنٛٹھۍ باغن أسۍ چھِ تِمن ژوٗنٛٹھۍ کُلٮ۪ن ترٛاوان تلہٕ تہٕ تَمہِ سۭتۍ تِمن گَژھان مۄچر پتہٕ چھِ تِم دِوان اَصٕل یِم ژوٗنٛٹھۍ ویٚٹھۍ آسان پتہٕ تہٕ بیٚیہِ چھِ ترٛاوان یَتھ اگر اَسہِ یہِ یہِ کھٔسیٖل بیوٚل آسہِ وَوُن یا تِلہٕ گۅگُل آسہِ وَوُن أسۍ چھِ تتھ تہِ ترٛاوان یہِ گُہہ تہٕ تَمہِ سۭتۍ چھُ تتھ کھٔسیٖل وارِیاہ نیران بیٚیہِ سُہ گَژھان فٔٹٕلے سُہ زٔمیٖن تہٕ بیٚیہِ چھِ أسۍ کَران کٲم أسۍ چھِ یہِ گُہہ ترٛاوان بیٚیہِ یِم مٮ۪نٛگن ترٛاوان وارِ تہِ کَتھ کَتھ وارِ أسۍ چھِ ترٛاوان یہِ یہِ ہاکہٕ زٔمیٖنس مرژٕوانٛگن زٔمیٖنس یَتھ وانٛگن وانٛگن زٔمیٖنس أسۍ چھِ ترٛاوان تتھ یہِ گُہہ تہٕ یہِ چھُنہٕ گَژھان ویسٹہٕ کیٚنٛہہ اَمہِ سۭتۍ چھُ تِمن تہِ واتان فٲیدٕ یِم فارٕم وٲلۍ چھِ تِمن تہِ چھُ واتن فٲیدٕ تِم تہِ چھِ پنٕنہِ رۄپیہِ دٔہ زینان تہٕ اَسہِ تہِ چھُ واتان زٔمیٖنس فٲیدٕ اَسہِ چھُ اَمہِ سۭتٮ۪ن گَژھان کٲم اَسہِ چھِ پنُن زٔمیٖن گَژھان اَمہِ سۭتۍ اصٕل مۄچر بیٚیہِ چھُ دِون سُہ ژوٗنٛٹھۍ اَمہِ سۭتۍ وارِیاہ زیادٕ اگر أسۍ یہِ کھٔسیٖل وَوو کُنہِ جایہِ یا اگر أسۍ کُنہِ جایہِ تِلہٕ گۅگُل ووَو تَمہِ سۭتۍ چھِ اَسہِ نیران کھٔسیٖل تہِ وارِیاہ زیادٕ تِلہٕ گۅگُل تہِ وارِیاہ زیادٕ بیٚیہِ چھِ أسۍ کَران کٲم أسۍ چھِ یہِ ترٛاوان ڈلس تَمہِ سۭتۍ چھِ أسۍ یہِ گاسہٕ دِوان گلبہٕ پتہٕ چھِ أسۍ تتھ ترٛےٚ ٹکھ ژور ٹکھ دِوان تہٕ لونان چھِ أسۍ سُہ گاسہٕ اَتھ بیٚیہِ چھِ أسۍ یہِ ترٛاوان واڈِ زٔمیٖنس واڈِ زٔمیٖنس چھِ یِتھٕ پٲٹھٮ۪ن ترٛاوان أسۍ چھِ ترٛاوان یہِ ہاکہٕ بیوٚل ہاکہٕ ہاکس چھِ ترٛاوان ہاکہٕ ہاکہٕ ژۄدٮ۪ن چھِ ترٛاوان مرژٕوانٛگن ژۄدٮ۪ن چھِ ترٛاوان پالکہِ ژۄدٮ۪ن چھِ ترٛاوان ٹماٹر ژودٮ۪ن چھِ ترٛاوان یہِ مٹر ژۄدٮ۪ن چھِ ترٛاوان ٲلوٕ ژۄدٮ۪ن چھِ ترٛاوان روٗہن زٔمیٖنَس چھِ ترٛاوان گنٛڈٕ زٔمیٖنس چھِ ترٛاوان فوٗتنہِ زٔمیٖنس چھِ ترٛاوان دانہِ وَل چھِ ترٛاوان تَمہِ سۭتۍ چھُ یہِ نیران وارِیاہ زِ یہِ سبزی اَصٕل اگر أسۍ یہِ بیٚیہِ چھِ ترٛاوان یہِ زیادٕ أسۍ یہِ ٲلوٕ زٔمیٖنس تَمہِ سۭتۍ تہِ چھُ ٲلوٕ نیران وارِیاہ گُتجہِ تہٕ پتہٕ چھِ أسۍ کَران کٲم یُتھٕے أسۍ یہِ ترٛاوان چھِ تتھ أسۍ چھِ پتہٕ یُس یہِ ہوا أسۍ چھِ پتہٕ تِمن بیٚیہِ ہٮ۪وان اکھ اکھ زٕ ژور ٹریکٹر پتہٕ چھِ أسۍ یہِ تراوان یِمن یَتھ داںٛ زٔمیٖنس تَمہِ سۭتۍ چھِ أسۍ یہِ نیران داںٛ زٔمیٖن تَمہِ سۭتۍ چھُ گَژھان داںٛ زٔمیٖن وارِیاہ زیادٕ موٚٹ تہٕ أسۍ چھِ یہِ أتھۍ ترٛاوان أسۍ چھِنہٕ یہِ گژھان یہِ ضایہِ وایہِ کیٚنٛہہ اَسہِ ہَے چھُ فٲیدٕ یِوان تہٕ تِمن تہِ چھُ وارِیاہ زیادٕ فٲیدٕ یِوان